ہیلو اَسلامُ علیکُم تُہۍ چھِو حظ جنت بُٹیٖک پٮ۪ٹھ بہٕ حظ چھس اَزرا بہٕ حظ چھس روزان مَٹَن مےٚ حظ چھِ مےٚ حظ چھُ خاندَر اَکتوٗبَرَس منٛز مےٚ حظ ٲسۍ ڈرٛیس بَناوٕنۍ تُہۍ کٕم کٕم ڈزایِن چھُ بَناوان تُہۍ ؤنِو توتہِ تُہۍ کٕم کٕم ڈِزایِن چھُ بَناوان یِمَن کیٛاہ چھِ گژھان اگر أسۍ پنجابی ٹایپ سُوو یا سُہ شَرارا گَرارا تِمَن چھِ الگ الگ ریٹ گژھان شَرارا گَرا مےٚ چھُ اَکتوٗبَرَس منٛز خاندَر مےٚ چھِ بَناوٕنۍ لگ بگ تٕرٛہ پانٛژھ تٕرٛہ ڈرٛیس مےٚ روزنہ تِم تیار تیٖتِس کالَس

آ جُمعہ لاینِنٛگ اگر لاینِنٛگ دارَن آسن سُوٕنۍ تَتھ کوٗتاہ تَتھ چھُوا تُہۍ الگ ہٮ۪وان ریٹ اگرَے کاٹَن چھِ سُوان تِمَن چھِ سۄ پایپِنٛگ وایپِنٛگ پٮ۪وان تَتھ اچھا تُہۍ چھُو حظ اِنٹَرلاک چھُو کَران سارنٕے تُہۍ نا ٹھیٖک تۄہہِ کَتہِ حظ چھُ یہِ شاپ ٹھیٖک یَتھ کیٛاہ وَنان یہِ سُہ یَتھ چھِنہ آسان یہِ کَپُر شَرارا گَرارا اگر أسۍ سُوو تَتھ کوٗتاہ چھِ کَپُر تَتھ چھےٚ لَگَان ہُمو کھۄتہٕ سِمپٕل فِراق شَلوار کھۄتہٕ علاوٕ کِنہٕ تیُٚتٕے وۄنۍ اگر أسۍ پیچ اگر أسۍ تُہۍ چھُوا پیچ اَنان اَتی اَسہِ پٮ۪وان پیچ اَنٕنۍ پانَے

مگر تَتھ چھِ گژھان تھوڑا الگ پونٛسہٕ تَمہِ کھۄتہٕ نا ٹھیٖک چلو حظ أسۍ یِمو تیٚلہِ دُکانَس پٮ۪ٹھٕے أسۍ کَرو اَسہِ تَتے کَتھ کیٛاہ ڈِسکاوُنٛٹ چھےٚ حظ مِلان کینٛہہ اگر مطلب چلو حظ کینٛہہ چھُنہٕ تہٕ أسۍ یِمو تیٚلہِ اَکہِ دۄیہِ دۄہہِ دُکانَس پٮ۪ٹھ تہٕ أسۍ کَرو تٔتی کَتھ چلو شُکریہ